اسلام وعلیکُم تُہی چھُ ڈاکٹر شاہد مےٚ حظ چھُ اوترٕ اَنہِ مےٚ اوترٕ حظ اَنے مےٚ تۄہہِ نِش دوا مےٚ حظ اوس میٛادَس تھوڑا پرابلِم بہٕ حظ ٲسٕس وُچھان یِم دوا یُس حظ تۄہہِ مےٚ دِژیٚو تہٕ سُہ حظ ٲسٕس بہٕ کھیٚوان مگر مےٚ نہٕ حظ چھَنہٕ تَمہِ سۭتۍ باسان اصٕل پٲٹھۍ فَرق وَرق کِہیٖنٛۍ تہِ

تۄہہ حظ دِژیٚو آ ٹیبلِٹ یۅس حظ ٲسو تۄہہِ لوکَل دِژمٕژ تھوڑا حظ گٔیے فَرق تہٕ مےٚ نہٕ حظ چھُنہٕ کِہیٖنٛۍ بَنان کھیٚونُے مےٚ حظ یہِ اُلٹی ہِش باسان یِوان آہَن حظ مےٚ حظ چھُنہٕ بنان کیٚبٛہہ کھیٚون اصٕل پٲٹھۍ

میٚہ مےٚ حظ ووت آ ٲٹھ دَہ دۄہ حظ آہَن حظ نہ حظ بہٕ چھَس نا حظ کیٚنٛہہ تہِ کھیٚوان مےٚ حظ چھِ باسان مطلب پرٛتھ کُنہِ چیٖزٕ سۭتۍ اُلٹی ہِش یِوان آہن حظ کیٛاہ حظ ہیٚلو آہَن حظ وُنکیٚنس تہِ حظ چھُ تھوڑا تھوڑا باسان زیادٕ نہٕ حظ کیٚنٛہہ تہٕ تھوڑا ٲں کَہیٖن آہَن حظ

ٹھیٖک حظ چھُ چلو اسلام وعلیکُم